اَسَلامُ علیکُم مےٚ حظ چھُ باسان اَکھ اچیٖومٮ۪نٛٹ اَکھ چیٖز یُس مےٚ حٲصِل کوٚر لایفہِ منٛز یَتھ پٮ۪ٹھ مےٚ باسان چھُ مےٚ پَزِ فخٕر کَرُن سُہ چھِ یہِ یُس پوٚر تھوڑا بہت پوٚر علم بیٚیہِ حظ اوس مےٚ اٮ۪کزام دیُتمُت یہِ نٮ۪ٹُک اٮ۪کزام تہٕ سُہ گوٚو مےٚ پَتہٕ کالِفَے سۄ چھِ مےٚ باسان اَکھ پرٛاوڈٮ۪سٹ موٗمٮ۪نٛٹ یۄس مےٚ باسان چھِ مےٚ کوٚر لایفہِ منٛز تہٕ بیٚیہِ ٲسٕس بہٕ گِنٛدان لۄکٹہِ ییٚلہِ لۄکٕٹ ٲسٕس بہٕ بہٕ ٲسٕس کھو کھو گِنٛدان سپوٹسَس منٛز اوس مےٚ آسان واریاہ اِنٹرٛسٹ گیمَن ویمَن منٛز ٲسٕس بہٕ آسان واریاہ بروںٛٹھ تہٕ تَتھ منٛز آسہٕ آسان یِم سٔٹفِکیٹ ؤٹفِکیٹ تَرِمَژٕ تَمہِ دۄہ اوس نہٕ باسان تِم مٮ۪ڈَل وٮ۪ڈَل اِمپاٹَنٛٹہٕ کینٛہہ تہٕ مگر یوٗتاہ یوٗتاہ بہٕ اَز چھَس وٕچھان دۄہ کھۄ دۄہ ییٚلہِ بٔڑ اِنسان پَتہٕ بوٚڑ بوٚڑ چھُ گژھان تہٕ اِنسانَس چھِ یِوان پَتہٕ سونٛچ اَز چھُ مےٚ باسان اَز چھُ مےٚ سَمٕجھ تَران کہِ تِم موٗمٮ۪نٛٹ کۭژاہ اِمپاٹَنٛٹ چھےٚ آسان تِمَن پٮ۪ٹھ چھُ مےٚ پٔزۍ پٲٹھۍ اَزٕ فخٕر گژھان کہِ سۄ ٲس سا پٔزی پٲٹھۍ بٕے یٲژ مطلب کِرکَٹ ٲس گِنٛدان بیٹ ویٹ ٲس بہٕ گِنٛدان یا سۄ ٲس سا پٔزی پٲٹھۍ بٕے یۄس کھۄ کھۄ ٲس گِنٛدان یا یہِ چھِ سُہ چھِ سا بٔے یٔمِس نٮ۪ٹ گوٚو کالِفَے سۄ چھِ سا بٕے مان ژٕ یۄس اَصٕل پٲٹھۍ آسان سکوٗلَس منٛز کالجَس پرٛٮ۪تھ کُنہِ جایہِ ٲس آسان بروںٛٹھ بروںٛٹھ یا بیٚیہِ ٲس بیٛاکھ اِمپاٹَنٛٹ یُس اٮ۪ن سی یہِ اٮ۪ن اٮ۪س اٮ۪س ٲسۍ آسان نیشنَل یِم سٔروِسٕکۍ یِم والنٹِیَر تِمَن منٛز ٲسٕس بہٕ آسان اَکھ تہٕ پَتہٕ گٔے مےٚ مگر تَتھ منٛز غلطی اَکھ سٔٹفِکیٹ أنۍ نہٕ مےٚ تٔمِچ کِہیٖنۍ مگر بہٕ ٲسٕس آسان بروںٛٹھ بروںٛٹھ والَنٹِیَرَن منٛز تِم چھِ مےٚ باسان تِم چھِ پٔزۍ پٲٹھۍ تِم موٗمٮ۪نٛٹ یِمَن پٮ۪ٹھ فخٕر پَزِ اِنسانَس کَرُن کیٛازِکہِ اِنسانَس چھِ آسان لایفہِ ہُنٛد سُہ اَکھ حِصہٕ یَتھ منٛز اِنسان مٔستی منٛزٕے چھُ آسان یِمَن چیٖزَن چھُنہٕ سُہ اہمیت تَمہِ گٔڑۍ دِوان کِہیٖنۍ مگر ییٚلہِ پَتہٕ ٹایم دۄہ کھۄتہٕ دۄہ دۄہ کھۄتہٕ دۄہ گژھان پَتہٕ چھِ اِنسانَس تَران سَمٕج کہِ موٗمٮ۪نٛٹ کۭژاہ اہم چھِ آسمَژٕ تہٕ تِم کۭژاہ ضٔروٗری چھِ آسان زندگی منٛز تہٕ بیٚیہِ اَکھ موٗمٮ۪نٛٹ چھِ مےٚ مِس گٔمٕژ یَتھ پٮ۪ٹھ مےٚ باسان چھُ مےٚ کٔر غلطی تمہِ دۄہ بہٕ ٲسٕس ہایر سکٮ۪نٛڈرٛی پَران تَتہِ آے اَسہِ اَکھ موقعہٕ اَکھ دِژیٛاوُکھ اَسہِ اَسہِ اوس ٹیوٗر آل اِنڈیا ٹیوٗرَس اوس گژھُن تہٕ مگر بہٕ کھوٗژٕس مےٚ باسیو لُکھ کیٛاہ وَنَن گَرِکۍ کیٛاہ وۄنۍ وَنن ہُہ ہُہ ما وَنہِ یی یہِ ما وَنہِ یہِ مےٚ روٗز تَمہِ گڑۍچہِ لُکہٕ ہٕنٛزٕے ٹٮ۪نشَن تہٕ سُہ گوٚو مےٚ مِس تَمیُک چھُ مےٚ واریاہ زیادٕ وٕنۍکٮ۪ن تہِ پھیران وٕنۍکٮ۪ن تہِ ہٮ۪کو ٹیوٗرَس گٔژھِتھ یہِ چھُنہٕ زیادٕ اِمپاٹَنٛٹ زیادٕ تہِ مسلہٕ بوٚڑ کینٛہہ مگر مسلہٕ چھُ کہِ تِم فرٛٮ۪نٛڈ تِم فرٛٮ۪نٛڈٕ تِم گٔے خبر کوٚت اَڑٮ۪ن چھُ خاندَر کَرنَے أڑۍ چھِکھ اَڑٮ۪ن کوٚرُکھ خاندَر اَڑٮ۪ن چھِ شُرۍ یِمو مہٕ اَکھ زٕ موٗدۍ تِمو منٛز تَمیُک چھُ مےٚ وٕنۍکٮ۪ن تہِ واریاہ پھیران کہِ کاش نہٕ مےٚ تَمہِ گٔڑۍ تہِ آسُن کوٚرمُت بہٕ آسہٕ ہا گٔمٕژ تہٕ سۄ موٗمٮ۪نٛٹ آسہِ ہا توتہِ کَمَس کَم کیچ کٔرمٕژ پنٛنٮ۪ن یادَن منٛز آسہٕ ہا تھاوان سُہ تہٕ پرٛاوُڈٮ۪سٹ موٗمٮ۪نٛٹ یۄس چھِ یہِ ووٚن مےٚ یِمَے اچیٖومٮ۪نٛٹ چھِ مےٚ کَرِمَژٕ لایفہِ منٛز یِم مےٚ باسان چھِ یِمَن پٮ۪ٹھ پَزِ اِنسانَس پٔزی پٲٹھۍ فخٕر کَرُن بیٚیہِ چھُ مےٚ باسان اَکھ یہِ مطلب ہٮ۪لپِنٛگ ہینٛڈ چھُ مےٚ اَصٕل بہٕ چھَس واریاہ مَدَد کَران ییٚتنَس تہِ مےٚ باسہِ تہٕ کانٛہہ اِنسان چھُ یُس پریشان چھُ کینٛہہ چھُ تہٕ تِمَن چھَس بہٕ مَدَد کَران یِم چھِ مےٚ باسان کینٛہہ اہم موٗمٮ۪نٛٹ کینٛہہ ایٚچیٖومٮ۪نٛٹ یِم مےٚ باسان چھُ بیٚیہِ ٲس اَکھ لٔڑکی بہٕ ٲسٕس سرینگرٕ اَکہِ دۄہ تٔمِس اوس یہِ پاوُچ اوسُس نیُمُت ژوٗرِ کٔمۍ تامَتھ سُہ بٔٹوٕ اوس ہَس نیُمُت ژوٗرِ بِچارِ سۄ ٲس واریاہ وَدُن ہٮ۪وان سۄ ٲس آمٕژ ڈاکٹرٛس نِش چَکرَس تہٕ سَنڈے مارکیٹَس منٛز چھِ آسان بیٖڈ واریاہ تَتہِ چھِ آسان واریاہ لُکھ تہٕ تٔمِس اوسُکھ نیُمُت سُہ ژوٗرِ مےٚ دوٚپ تٔمِس ژٕ کیٛازِ ہٮ۪وان وَدُن تہٕ تٔمۍ دوٚپ یِتھ پٲٹھۍ مےٚ ٲسۍ رۄپیَس دٔہ پنٛداہ ساس تہٕ مےٚ دوٚپ پَتہٕ تٔمِس کِہیٖنۍ چھُنہٕ پَرواے وَلہٕ بہٕ ہٮ۪کَے نہٕ ژےٚ زیادٕ مَدَد کٔرِتھ کینٛہہ البتہ رۄپیہِ ساس کھٔنٛڈ چھُے مےٚ چَندَس منٛز تہٕ یہِ وَلہٕ بہٕ دِمَے ژےٚ یہِ تہٕ کینٛہہ چھُنہٕ وَلہٕ کِراے وِراے نیری تویتہِ گَرٕ ہیٚکَکھ وٲتِتھ تہٕ سۄ باسیو مےٚ مطلب سُہ تٔمۍ سٕنٛز سُہ تٔمۍ ترٛوو اَسُن مےٚ باسیو مےٚ گوٚو خبر کیٛاہ حٲصِل شاید تہٕ سۄ وٲژ سیف صحیح سلامت گَرٕ مےٚ باسیو سۄ چھِ مےٚ اَکھ واریاہ بٔڑ ایٚچیٖومٮ۪نٛٹ کہِ سۄ ٲس کٲنٛسہِ ہِنٛز رٮ۪سپانسٕبٕلٹی کٲنٛسہِ ہُنٛد عزت تَتٮ۪ن تہٕ یٔمِس مےٚ تھوڑا بہت رۄبہٕ سٕنٛدۍ مَدتہٕ سۭتۍ تھوڑا کوٚر ہٮ۪لٕپ تہٕ سۄ وٲژ پَنُن گَرٕ تہٕ یِم چھِ کینٛہہ موٗمٮ۪نٛٹ یِم مےٚ شیر کَرِ یِم چھِ مےٚ باسان پٔزۍ پٲٹھۍ یِم چھِ ایٚچیٖومٮ۪نٛٹ تہٕ شُکریہ